اَگَر بہٕ پَنٕنۍ کتھ کَرٕ بہٕ چھُس یِوان مِڈَل جَنریشنہٕ مَنٛز تکیازِ میٲنٛۍ ایج چھِ تھٹی پٕلس اگر أسۍ امہِ جَنریشنہِ ہٕنٛز کتھ کَرو مَطلَب یہِ چھِ مِڈل جَنریشَن نہَ چھِ یہِ یَنٛگَر جَنریشَن تہٕ نہَ چھ یہِ کیاہ چھِ یتھ وَنان اولڑ جَنریشَن یعنے کہ بہٕ چھُس یِوان بہٕ چھُس یِوان مِڈَل مِڈلَس مَنٛز یعنے کہ یَنٛگَن تہٕ اولڈَن درمیان اگر أسۍ وٕچھو یہِ چھِ حقیٖقت کہِ مَطلَب دۄنوٕنی ہٕنٛد تھاٹٕس چھِ اَلَگ تہٕ دۄنوٕنی ہُنٛد رہن سہن چھُ تھوڑا بہت الگ تکیازِ پرٛٮ۪تھ کٲنٛسہِ چھِ پَن پَنٕنۍآایڈِیلوجی اَلَگ اگر أسۍ کَرو گۄڈنیٚتھٕے کیاہ چھِ یتھ وَنان اولڑ جَنریشنٕچ کتھ اگر أسۍ اولڈ پیٖپل وٕچھوکھ یِم اولڈ پیٖپل چھِ مَطلَب یِم چھِ یہِ یِہٕنٛز یۄس تھِنٛکِنٛگ چھِ یہِ چھَ ٹوٹلی ڈِفرَنٹہٕ کمہِ نِش یعنے کہِ یَنٛگَر جَنریشنہِ نِش یِم یَنٛگ چھِ تِکیازِ ڈِفرَنٹ کیازِ چھِ تِکیازِ یِم چھِ اولڈَر یِمو چھُ سُہ سَماج وُچھمُت مطلب سۄ سۄ سوسایٹی وٕچھمٕژ یتھ مَنٛز یِمو یتھ مَنٛز ییٚمہِ حِسابہٕ یِمَن تمہِ ساتہٕ پَننہِ وِزِ ٹیٚکنالجی ٲسۍ یعنے کہِ تمہ ساتہٕ ٲسۍ نہٕ تیٖژاہ ایٚڈوانسمنٹ تمہِ ساتہٕ ٲس نہٕ ییٖژاہ اِنویٚنشَنز گٔمٕژ یعنے کہِ تمہ ساتہٕ اوس نہٕ ییٖژاہ گلوبلایزیشَن گٔمٕژ ییٖژاہ آز چھےٚ تہٕ یۄس یِہِنٛز تھِنٛکِنٛگ چھےٚ یہِ چھےٚ تمے مُطابِق ییٚمہِ مُطابِق یِٕن مان ژٕ پَنُن کیاہ چھِ اتھ وَنان مَطلَب یہِ ییٚمہِ مُطابِق یِمَن پَنٕنۍ سوسایٹی تمہِ ساتہٕ ٲسۍ تہٕ یِم آے تی وٕچھان پَننہِ سوسایٹی مُطٲبِق گُزٲرۍ یِمو زِندَگی مَطلَب یِہٕنٛز تھاٹس یِہِنٛد ایڈیاز یُہُنٛد رہن سہن یُہُنٛد وے آف ٹاکِنٛگ یُہُنٛد وے آف ڈریٚسِنٛگ یا یُہُنٛد وے آف ایٖٹِنٛگ مَطلَب سُہ چھُ سُہ چھُ تمے مُطٲبِق ییٚمہِ مُطٲبِق یِمو پَنٕنۍ زِندگی گُزٲرمٕژ چھِ أتی اگر أسۍ وٕچھو وۄنۍ یَنٛگَر جَنریشَن یَنٛگَر جَنریشَن پَلیٚیہِ نٔیِس زَمانَس مَنٛز یعنے کہِ یتھ أسۍ وَنان چھِ ایج آف ساینَس ایٚنڈ ٹیٚکنالجی یعنے کہِ یِم یِم پَلے اتھ مَطلَب یۄس یَنٛگَر جَنریشَن چھِ یِم پَلے تتھ مَنٛز یعنے کہِ یِمو وٕچھ واریاہ کینٛہہ یِمو وٕچھ فیسَلٹیٖز پرانیٚو ٲسۍ نہٕ فیسَلٹی وٕچھمٕژ کِہیٖنۍ یِمو وٕچھ کیاہ چھِ اتھ وَنان ایٖزی وے آف لایف چاہے مَطلَب پرٲنِس ٲسۍ سَختی یِوان تِمَن ٲسۍ نہٕ تمہِ ساتہٕ رۄپاے تہِ کِہیٖنۍ

یہِ روٗز امہِ مُطٲبِق یعنے کہِ یُس نوٚو زَمان چھُ تمہِ مُطٲبِق تہٕ اَتہِ بَنے اَسہِ ڈِفرَنس مَطلَب یۄس اولڈ مَطلَب پرٲنٛۍ جَنریشَن چھِ تتھ تہٕ یۄس نٔو جَنریشَن چھِ تہٕ اتھ درمیان بَنے گیپ اکھ مَطلَب ڈِفرَنس تہٕ وۄنۍ چھ أکسٕے فیملی مَنٛز چھِ وۄنۍ اَسہِ بٕڈٕ تہِ تہٕ أکسٕے فیملی مَنٛز چھُ اَسہِ وَ امہ سُنٛد نیٚچوٗ یا امہ سٕندۍ نیٚچی سُنٛد نیٚچوٗ یہِ تہِ چھُ أتی مَطلَب دۄن دۄنوٕنی ہٕنٛد تھاٹس چھِ تھوڑا بہت ڈِفرَنٹ مگر اتھ مَنٛز کیاہ گوٚو اتھ مَنٛز روٗد نہٕ اتھ مَنٛز چھ وۄنۍ بیلینس بیلَنس کِتھ پٲٹھۍ ہیٚکو أسۍ مینٹین کٔرِتھ اگر أسۍ گۄڈنیٚتھ کتھ کَرو کہِ مَطلَب ڈِفرَنشِیٹ کَتیٚتھ چھُ گَژھان یعنے کہِ فَرَکھ کَتیٚتھ چھِ گَژھان فَرَکھ چھِ اَتیٚتھ گَژھان کہِ مَطلَب یِم پرٲنٛۍ پرٲنٛۍ چھِ تِم ٲسۍ تھوڑا کَنزَرویٹِو کَنزَرویٹِو اِن دَ سیٚنس یعنے کہِ آرتھوڈاکس پیٖپل یعنے کہِ تِمَن اوس سُپَرٹِشَس بِلیٖف یا باقٕے چیٖز یعنے کہِ تِم ٲسۍ مَطلَب کہی سُنی سُنایی باتوں پے زیادٕ یقیٖن کَران یا مَطلَب کَنزرویٹزم وَنو أسۍ اِتھ پٲٹھۍ کہِ مَطلَب تِہِنٛز یۄس سونٛچ ٲسۍ سۄ ٲسۍ تھوڑا بہت ڈاوُن ایز کَمپِیٲڑ ٹُو مَطلَب یۄس نٔو جَنریشَن چھِ نٔو جَنریشَن چھِ وٕچھان پریٚکٹِکَل لایف یعنے کہِ پریٚکٹِکَل چیٖز چھِ أمِس برونٛہہ کَنہِ یِوان یِم چھِ نہٕ یِمَن سوپَرٹِشَس بِلیٖفَن پیٚٹھ یا کَنزَرویٹِزمَس پیٚٹھ چھِ نہٕ یِم زیادٕ یقیٖن کَران کِہیٖنۍ مگر وۄنۍ چھِ أسۍ أسۍ کِتھ پٲٹھۍ ہیٚکو بیلَنس اگر بہٕ مِڈَل کلاس فیملی ہُنٛد چھُس مَطلَب أسۍ کِتھ پٲٹھۍ ہیٚکو یِمَن مُتعلِق یاہ یِمَن دۄن گرُپَن درمیان مان ژٕ بیلَنس أنِتھ بیلَنس ہیٚکو أسۍ امہِ حِسابہ أنِتھ اگر اَسہِ فیملی مَنٛز چھُ کانٛہہ بٕڑٕ یہِ چھُ سَمجاوُن وٕچھ سہَ بَبہَ پرانہِ وَقتہٕ اوسُکھ ژٕ تمہِ ساتہٕ ٲسۍ یِتھ پٲٹھۍ سوسایٹی پَتہٕ گٔیہِ ییٖژاہ ییٖژاہ ترقی یہِ ترقی تہِ وٕچھِتھ ژےٚ أچھو کِتھ پٲٹھۍ گٔیہِ پرانہِ وَقتہٕ اوس نہٕ موبایل فون کِہیٖنۍ آز چھ موبایل فون وَن سہَ امہِ موبایل فونہٕ سۭتۍ کم فٲیدٕ چھِ تاکہِ یہِ تہِ ہیٚچھِ تاکہِ یہِ تہِ چھُ اَسہِ تَیار کَرُن امہِ خٲطرٕ کہِ مَطلَب یہِ تہِ کَرِ ایٚکسیٚپٹہٕ نَسا یۄس ہَسا نٔو جَنریشَن چھِ یِم نٔے پیٖپل چھِ یا مَطلَب یِم چھِ نہٕ مَطلَب غَلَط کِہیٖنۍ تو أمِس چھُ اَسہِ اصل طریٖقَس مَنٛز ہاوُن کہِ مَطلَب یۄس کیاہ چھِ اتھ وَنان نوٚو دور چھُ نوٚو وَقت چھُ اتھ مَنٛز کِتھ پٲٹھۍ گٔیہِ ترقی کیاہ گوٚو مَطلَب أمِس چھ سورُے ہاوُن تکیازِ اگر أسۍ پرانٮ۪ن ہٕنٛز کتھ کرو اولڑ جَنریشنٕچ میگزِمَم میٚگزِمَم چھُ نہٕ تِمو تیوٗتاہ پوٚرمُت کِہیٖنۍ اگر وَ کٲنٛسہِ پوٚرمُت چھُ تٔمۍ چھ پوٚرمُت ٹیٚنتھَس ٹُویٚلتھَس تانۍ خال کانٛہہ کانٛہہ چھُ تیُتھ مگر پرٲنٛۍ چھِ نہٕ اَسہِ تتھ سونٛچہِ پیٚتھ یِوان کِہیٖنۍ آ ایٚکسیٚپٹہٕ چھِ تِم کَران ترقی ہَسا گٔیہِ ییٚتہِ ہَسا گٔیہِ ہُتہِ ہَسا گٔیہِ وۄنۍ چھِنہٕ ہیٚکان تِم بِچار مگر ؤنِتھ کِہیٖنۍ مگر یہِ گیپ چھِ اَسہِ یُس یہِ مِڈَل کَلاس مِڈَل جَنریشنہِ مَنٛز چھِ یِوان یہِ گیپ چھِ اَسہِ کَرٕنۍ ختم کِتھ پٲٹھۍ یُس یَنٛگر جَنریشنتہٕ اولڈَر جَنریشَن چھِ یِمَن دۄن درمیال چھِ اَسہِ برج اکھ بَناوُن برج چھُ بَناوُن اِتھ کٔنۍ کہِ مَطلَب کَنزَرویٹِوِزِم چھُ کَرُن ختم یعنے کہِ اگر اَسہِ کُنہِ جایہِ پَنُن بب یا کُنہِ جایہِ پَنٕنۍ موج مَطلَب یِم چھِ پرٲنٛۍ مَطلَب یِم چھِ وَنان پَننہِ مُطٲبِق کتھ اگر یہِ کتھ مِثال کے طور پَر ایٚکسیٚپٹیبل چھ نہٕ مان ژٕ نٔو جَنریشَن کَران کِہیٖنۍ پَتہٕ چھِ تِم سَمجاوٕنۍ اصل طریٖقَس مَنٛز کہِ مَطلَب وٕچھ سہَ بَبہَ ژٕ ہہَ چھُکھ وَنان یہِ کتھ یا وٕچھسا ٹاٹھے ژٕ ہہَ چھُکھ وَنان یہِ کتھ وٕچھ امہ کَتھِ سۭتۍ کیاہ گَژھِ اگر وَ أتۍ مَطلَب مِثال کے طور پَر یَنٛگر جَنریشَن چھِ کانٛہہ کتھ وَنان غَلَط یا مَطلَب سُہ چھِ نہٕ قبوٗل کَران اولڈ جَنریشَن کینٛہہ تِم تہِ چھِ اَسہِ سَمجاوٕنۍ تہٕ اِتھ پٲٹھۍ ہیٚکہِ گیپ ختم گٔژھِتھ تکیازِ اَسہِ چھ پَننہِ ایٚکسپیٖریَنسہٕ مُطٲبِق مان ژٕ یہِ گیپ کَرٕنۍ ختم تاکہِ أسۍ وٕچھو فَرَق کَتیٚتھ چھِ گَژھان مَطلَب مَطلَب یہِ کَنزَرویٹِزِم یا آرتھوڈاکس یۄس یہِ سونٛچ چھےٚ یہِ کِتھ پٲٹھۍ گَژھِ اَسہِ پَتہٕ ختم تہٕ اَسہِ چھُ یِمَن چیٖزَن ہُنٛد خیال تھاوُن کِتھ پٲٹھۍ ہیٚکو أسۍ پَتہٕ اکھ مَطلَب اصل اِنسان بیٚنِتھ تاکہِ یۄس اولڈ جَنریشَن تہٕ نٔو جَنریشَن چھِ یِمَن دۄن درمیان یۄس گیپ چھِ یہِ ہیٚکو أسۍ پَتہٕ اِتھے پٲٹھۍ ختم کٔرِتھ